کۅلہٕ گام ڈِسٹرکَس منٛز چھِ وارِیاہ فرٛشہول سیلبریٹ کَران یَِتھٕ پٲٹھۍ اَگَر أسۍ کتھ کَرو کۅلہٕ گامہِ پیٚٹھ دوٗر زٕ کِلوٗ میٖٹَر گام اَکھ یِتھ زَن ناو چھُ شُرَتھ شُرتہِ چھِ شِیا یِتھ منٛز تِمَن پَنُن فیسٹِوَل چھِ آسان محرمَس منٛز تِم چھِ پَنُن فیسٹِوَل محرمَس منٛز سیلِبریٹ کَران یِتھٕے پٲٹھۍ چھِ باقِیَن جایَن مَناوَن أڈۍ شَبہِ بارات أڈۍ چھِ مَناوَن نَو روز تہٕ حال حالٕے اوس کۅلہٕ گامٕکۍ ڈی سی یَن کوٚرمُت آرگٕنایِز ڈی سی آفسہِ اَکھ پرٛوگرام یِتھ زَن ناو اوس وِشو فیسٹِوَل وِشو فیسٹِوَلَس منٛز ہووُکھ اَسہِ پَنُن پرٛون کَلچَر اَسہِ کِتھٕ یِم کٲشِرۍ کِتھٕ پٲٹھۍ ٲسۍ پَنٕںۍ لایِف سِٹایِل گُزارَن پَتھ کالہِ تمیُک مُدعا تہٕ مَقصَد اوس یِتُے پاسٹ ہووُکھ اَسہِ پاسٹ کوٚرُکھ اَسہِ رِوایِن اَسہِ لٔج پےَ سٲنۍ یِم بُزَرَگ ٲسۍ یِم کِتھٕ پٲٹھۍ ٲسۍ پاسٹ یِمو کِتھٕ پٲٹھۍ اوس پاسٹ گُزورمُت